سلام علیکم تُہۍ چھِو حظ دُکاندان تۄہہِ چھُو حظ یِم مٮ۪وٕ اَتہِ واریاہ کیٚنٛہہ موٗجوٗد کِہیٖنۍ نَہ حظ أسۍ یِمو پتہٕ اُکنٕے تہٕ اَسہِ چھِ ضوٚرَتھ اَسہِ دوٚپ أسۍ چھِ تۄہہِ چھِوٕ